وعلیکُم السلام اَوا ٹھیٖک تُہۍ چھُو ٹھیٖک پٲٹھۍ کَم حظ مےٚ نَے تُہۍ اَسہِ نہٕ اَچھا تُہۍ چھُوا ماجِد صٲب اچھا اچھا اچھا ؤنِو حظ تِم حظ چھِ گَرِ اَصٕل یِتھ پٲٹھۍ لٔڑکہٕ تہِ چھِ اَصٕل پانہٕ گَرِ تہِ چھِ اَصٕل آباد تہِ اَصٕل تِمن زٔمیٖن اَصٕل لٔڑکہٕ پانہٕ ملٲزِم اَوا اَوا تِم ہَے چھِ شریٖف اَوا میٛانہِ حِسابہٕ روزِوُ سُے بہتر وٕنۍکٮ۪ن ییٚلہِ مِلان کیٚنٛہہ نہ یِم چھِ یہِ چھِ میٖڈیَم فیملی نہ زیادٕ بٔڑ تہٕ نہ لۄکٹٕے

تُہۍ ؤنِو تۄہہِ کیُتھ باسیوُ لٔڑکہٕ لٔڑکی مونا مطلب لٔڑکی مونا اَوا مےٚ چھُ بہٕ ہٮ۪کہٕ بہٕ کَرٕ اَتی اَدٕ ٹھیٖکَے چھُ تیٚلہِ ؤلِو بہٕ وَنہٕ أمِس تہٕ بہٕ وَنہٕ یِمَن اَتہِ تہٕ کرو أسۍ ڈیٹ أتھٕے فِکٕس تُہۍ ؤنِو تۄہہِ کوٗتاہ ٹایِم لَگِوٕ تہٕ تَمی حِسابہٕ تھاو بہٕ ڈیٹ دٔہِمہِ دٔہِمہِ گژھیٛا ٹھیٖک دَہ اگستہٕ اَدٕ سُہ تہِ چھِ ٹھیٖک آ ؤلِو تہِ روزِ ٹھیٖک بہٕ تھاو تِمن ؤنِتھ یِتھ پٲٹھۍ چُھ نفر کیٛاہ سا آسن پنٛداہ پٮ۪ٹھ وُہ وۄنۍ وٕچھو تِمن وَنو گۄڈٕ پٮ۪ٹھ چھِنہٕ تِم مانان کیٚنٛہہ یِتھ پٲٹھی تِم چھِن دَپان مطلب بہ بَتَس پٮ۪ٹھ یِمو نہٕ أسۍ کیٚنٛہہ تِمن تِمن وَنیٛا مےٚ اوترٕ تہٕ تِمو دوٚپ بَتَس پٮ۪ٹھ نہٕ کیٚنٛہہ ؤلِو ٹھیٖک چھُ بہٕ وَنہٕ تِمَن آزَے تہٕ بہٕ ونہو پتہٕ بہٕ کَرٕ کنفٲرٕم تہٕ تَمہِ حِساب ونہو تۄہہِ بہٕ پتہٕ اَوا مےٚ چھُ تپٲری گژھنُے بہٕ گژھٕ تِہُنٛدٕے تِمَن وَنہٕ بہٕ تٔتھی بٕتھِ کَنی پتہٕ یِمہٕ بہٕ پگاہ تُہنٛد چلو حظ ٹھیٖک چھُ چلو بِہِو رۄبس حوالہٕ